یِم اَسہِ لۄکچار چہِ یاد چھِ تِم چھِ اَسہِ پنٛنہِ زِندگی منٛز تِتھ پٲٹھۍ یاد یِتھ پٲٹھۍ اَکھ خاب چھُ آسان اِنسانس یِتھ پٲٹھۍ نہٕ سُہ ہٮ۪کان چھِ اِنسان مشرٲوِتھ کِہیٖنۍ تِتھَے پٲٹھۍ چھِنہٕ ہٮ۪کان اِنسان یہِ پنٛنہِ زندگی ہُنٛد یہِ لَکچار مٔشرٲوِتھ کِہیٖنۍ تہِ نہٕ تِکیٛازِ ییٚلہِ اِنسان لۄکُٹ چھِ آسان ییٚلہِ بہٕ لۄکٕٹ ٲسٕس بہٕ وَن پَنُن مےٚ ہَسا اوس یِمو ذِمہٕ دٲرِیو نِش اَمہِ دُنہِکہِ لوہلنٛگرٕ نِش ہَسا ٲسۍ أسۍ واریاہ دوٗر چاہے گَرِ بَتہٕ آسیٛا یا نَہ آسیٛا اَسہِ گَژھِ ہا بَتہٕ آسُن چاہے مٲلِس پونٛسہٕ آسہٕ ہَن یا نَہ آسن اَسہِ گَژھِ ہا سَکوٗلہٕ خٲطرٕ بوٗٹھ یا وردی اَنٛنہٕ یِنۍ یا کِتاب انٛنہٕ یِنہِ تِکیٛازِ اَسہِ آس نہِ یِمن ذِمہ دٲرِین ہٕنٛز زیادٕ اَسہِ پٮ۪ٹھ اوس نہٕ تِہُنٛد اَثر زیادٕ کِہیٖنۍ تہِ ییٚلہِ أسۍ لۄکچارس ماتامال أسۍ گَژھان پَتہٕ ٲسی أسۍ تَمام ماستٕر بٲے مامتٕر بٲے یا مامتٕر بیٚنہِ تہِ ٲسۍ سمکھان عیٖد آسیٛا بوٚڈ دۄہ اوس آسان نَو روز اوس آسان أسۍ ٲسۍ گَژھان تور دعوت ٲسۍ کَران الگٕے مَزٕ اوس لَگان تِکیٛازِ تِمن دۄہن ٲسۍ نہٕ موبایل کِہیٖنۍ سٲری بٮ۪ہن پانس پانس موبایلس سۭتۍ ٹی وی اوس آسان أسۍ ٲسۍ آسان سٲری بیٚہوان أکۍسٕے جاے اَکھ اوس دَہان مے دِیوٗ رِموٹ بیٛاکھ اوس دَپان مے دِیوٗ رِموٹ کَران ٲسۍ پتہٕ أسۍ تَتھ پٮ۪ٹھ سُہ پانہٕ ؤنۍ سۄ لَڑٲے تیُتھ مَزٕ اوس تَتھ لَگان یا وٕنۍکٮ۪ن ییٚلہِ یاد چھِ پٮ۪وان یا تِم چھِ وٕچھان اَسہِ یا أسۍ چھِکھ وٕچھان تِم اَسہِ چھِ واریاہ زیادٕ تِمن دۄہن ہُنٛد پھیران ییٚلہِ بوٚڈ دۄہ اوس آسان پتہٕ اوس مام اوس آسان نام ٲسی آسان یا باقی بٔڑۍ ٲسۍ آسان تَتہِ بٔڈِبب دِوان ٲسۍ تِم پونٛسہٕ دَپان ٲسۍ رٔٹِو سا تُہۍ پونٛسہٕ مگر دیٖزیو نہٕ کٲنٛسے یا نَو روز اوس آسان تِم ٲسۍ اَسہِ ڈوٗنۍ دِوان دَپان ٲسۍ رٔٹِو سا تھٲیو سا یِم چنٛدس أسۍ ٲسۍ گَژھان بس گِنٛدان تِمن ڈوٗنٮ۪ن گُتہِ منٛز ڈام ٲسۍ اَکھ أکِس کَران واریاہ ٲسۍ زیادٕ الگ سُکوٗن اوس میلان ییٚلہِ آز سُہ عیٖز ہُنٛد موقعہٕ یا سُہ نَو روزُک موقعہٕ واتان چھِ أسۍ چھِ واریاہ زیادٕ تِمن دۄہن یاد پاوان دَپان چھِ کوٗتاہ مَزٕ اوس لَگان لۄکچارس اکثر ییٚلہِ بیٚہوان چھِ لۄکچارس کوٗتاہ مَزٕ اوس یِوان تِکیٛازِ تِمن دۄہن چھَنہٕ آسان ذِموٲری کِہیٖنۍ تہِ نہٕ یا سُکوٗل ٲسۍ گَژھان اورٕ یِتھ ٲسۍ اَکھ بوٗٹہٕ کھۄر ترٛاوان اَڑٕوَتے بیٛاکھ بوٗٹہٕ کھۄر ٲسۍ انٛدر ژانان کِتاب بیگ ٲسۍ لَگاوان وَرنڈاہس پٮ۪ٹھ موج ٲس آسان پتہٕ پتہٕ پھیران یہِ کیٛاہ کوٚرُو تُلان ٲسۍ پنُن کِتاب مکتب اوس آسان گَژھُن یا درسگاہ اوس آسان گَژھُن تُلان ٲسۍ کِتاب تہٕ نیران چاے تہِ ٲسۍ نہٕ وقتس چٮ۪وان تِم چھِ آسان الگ کیٚنٛہہ دۄہ تِہُنٛد مَشُن چھُ آسان زندگی منٛز واریاہ زیادٕ مُشکِل یا سُکوٗل ٲسۍ گَژھان پتہٕ أسۍ تَتہِ آسان تِم لۄکچارس تِم تَتہِ یَسہٕ پتہٕ ٲسۍ آسان تِمن سۭتۍ ٲسۍ کَتھٕ کَران سَزس گِنٛدان یا کھو کھووَس گِنٛدان یا آیِس پھایِسَس ٲسۍ گِنٛدان واریاہ الگٕے مَزٕ اوس یِوان یا شام پتہٕ ٲسۍ یِوان درسگاہ پٮ۪ٹھ پتہٕ ٲسۍ شامن سوٚمبراوان سَمان اَتھ محلس منٛز شُرۍ پانٛژھ دَہ وَسان گاسہٕ بَنٮ۪ن تَل روزان ژوٗرِ اَکھتُے ٲسی أڑۍ شُرۍ آسان تِتھ رانٛڈٕ تِم ٲسۍ دِوان پتہٕ شُرٮ۪ن گاسہٕ بَنن نار تام واریاہ زیادٕ سُکوٗن اوس تِمن دۄہن میلان یا آتھوار ٲس آسان پتہٕ ٲسۍ أسۍ تَمہِ دۄہ آسان سُلے ووٚنمُت أکھ أکِس ہے پھلٲنۍ جایہِ ییٖزِ گِنٛدنہِ فِستٲنۍ جایہِ ییٖزِ گنٛدٕنہِ پتہٕ ٲسۍ تِم تَتٮ۪س اوس آسان تِم کَنہِ یا سیرِ تِم آس آسان اَسہِ سٲرۍسٕے وہرایمَہ پتہٕ ٲسۍ بۄہرِ ترٛاوان کترِ تِمن کترِ کھنٛجن منٛز بتہٕ رَنان تِم دۄہ چھِ آز اِنسانس یاد پٮ۪وان واریاہ زیادٕ چھِ تِہُنٛد پھیران دَپان چھِ کاش أسۍ گژھ ہو بیٚیہِ تِمن لۄکچارکٮ۪ن دۄہن منٛز واریاہ زیادٕ مَزٕ اوس تِم واریاہ زیادٕ چھِ اِنسانَس تِم ییٚلہِ یاد چھِ پٮ۪وان واریاہ زیادٕ چھِ تِمن دۄہن ہُنٛد پھیران الگٕے سُکوٗن اوس تِمن دۄہن منٛز